السلامُ علیکم وعلیکم السلام ٹھیٖک چھُوحظ بس ٹھیٖک آ یہِ بہٕ چھس گایڈ بہٕ چھس ٹیوٗرِسٹن گایڈ کرَان تۄہہِ کُس کُس پلیس چھُ وِزِٹ کَرٕنۍ ییٚتہِ چھِ کٔشیٖرمنٛزواریاہ زیادٕ اصٕل اصٕل پلیس بہٕ ہیٚکہو تۄہہ واریاہن پلیسَن ہنٛد ناو ؤنِتھ گُلمَرَگ چھِ سۄنمَرگ چھِ بابا ریٖشی چھِ پہلگام چھِ واریاہ زیادٕ اصٕل پلیسِز چھِ ییٚتہِ ٹریکِنٛگ کَرنہٕ خٲطرٕ چھِ ییٚتہِ گُریزویلی اصٕل پلیس تہٕ اگرتُہۍ چٲہیٚوکہِ تُہی ہیٚکِویِمن یِمن جایَن گٔژِھتھ

بیٚیہِ کُس جاے چھو تۄہہِ وِزِٹ کَرٕنۍ گُریزَس منٛزچُھ یُس گُریز ویلی چھِ یہِ چھِ اَکھ یہِ چِھ یِوَان ڈِسٹِرک بانڈی پورہَس سۭتۍ اَکھ ایریا اَکھ

بیٚیہِ یُس گُریزویلی چھِ تَتہِ چھِ سِمپٕلسِٹی چھِ تَتہِ مطلب تَتہِ چھُ سکون اَکھ تَتہِ چھُ آرام سان اِنسان ہیٚکان زندگی گُزٲرِتھ اَز چھَ تَتہِ وۄنۍ زیادٕ پَہن اصل تہِ کیازِکہِ تور آیہِ وۄنۍ یٔمِچۍ ایٚولیبٕلٹی نِیٚٹؤرکٕچ ایٚولیبٕلٹی آی وۄنۍ تور یا پاور ایٚولیبٕلٹی چھِ تَتہِ واریاہ واریاہ اصل چیٖز چھِ تَتہِ اگرتُہی توریَژِھیٚو وِزِٹ کَرُن تور تہِ ہیٚکناوو بہٕ تُہۍ نِتھ کٲشر کَلچر کٲشرکَلچر چھُ پریٚتھ جایِہِ پرٛموٹ گژھان چاہے تِم پارکٕس آسن چاہے تِم بیٚیِہِ کانٛہہ ٹیوٗرِسٹ پٕلیس آسہِ تہِ کیازِ ییٚتہِ کانٛہہ تہِ ٹیوٗرِسٹ پٕلیس چھُ تَتّہِ چھُ سوٗن کٲشُرکَلچر پرٛموٹ گژھان تَتہِ چھِ کیٚنٛہہ پھیٚرن آسَن یا کانگٕرچھِ آسَن تِمن سۭتۍ چھِ ٹیوٗرِسٹ فوٹو تُلان یا باقٕے چیٖز چلوٹھیٖک چھُ تیٚلہِ ہٲں اگر تۄہہِ گَژُھن آسوٕ تہٕ تیٚلہِ ؤنٛزِیٚو تُہی تھیٚنٛک یوٗ